ہیٚلو اسلامُ علیکُم وَعلیکُم سلام اسلامُ علیکُم کٕم حظ چھِو ؤنِو حظ کٕم چھِو کَتہِ پٮ۪ٹھ چھِو اَہَن حظ آ اَچھا

آ ییٚتہِ حظ چھِ ترٛاوٕنۍ یِم ڈِزاین تہٕ اَسہِ چھِِ نہٕ حظ یِم تہِ کَسٹَٕمَر تہِ یِم حظ آیہِ مےٚ یِم حظ چھِ ییٚتہِ تہٕ مگر یِم ڈِزاین ہیٚکہٕ بہٕ پانے بَنٲیِتھ تِم چھَس نہٕ بہٕ بیٚیَن اتھِ دِوان کیٚنٛہہ یِم حظ ہاے فاے یِم چھِ آسان سوٗٹھ تِم چھَس نہٕ بہٕ بِلکُل کٲنٛسہِ دِوان کِہیٖنٛۍ تہِ تِم چھَس بہٕ پانٕے یہِ حظ کَٹِنٛگ وَغیرہ کَران بِلکُل بِلکُل

بِلکُل سِلٲے حظ تُہۍ کَر کیٛاہ ہیٚیِو پَتہٕ ییٚتی حظ وَنہو یِتھٕ کٔنۍ چھِ نہٕ پٮ۪وان وَنُن ییٖتِس کالس چھِ واریاہ کَسٹٕمَر فون کَران تہٕ تِم چھِ یِوان وۅنۍ خانٛدرس اَز حظ چھُ نہٕ سُہ کار کِہیٖئٛۍ اَز حظ چھُ یُس موٚزوٗر چھُ آسان تٔمِس تہِ چھِ آسان تی اَز چھُ نہٕ سُہ ہُہ حِساب پرٛون حِساب کِہیٖنٛۍ تہِ بہٕ حظ چھَس وَنان کَسٹَٕمَرَن یِم حظ ڈِزاین سُوٕناوٕنۍ کِنہٕ یِم أڑۍ چھِ سُوٕناوٕنۍ یِمَن گَژھِ زیادٕ ریٹ حظ ساڑ شےٚ ہتھ اِنٹر لاک کٔرِتھ ہیٚکو أسۍ نیٚبِر تہِ کٔرِتھ

ڈِسکاوُنٛٹ حظ اگر کٔس چھُو تۄہہِ یہِ فراکھ شِلوار ڈِسکاوُنٛٹ گَژھِ یہِ حظ ہتھ گژھان زٕ ہتھ گَژھان ڈِسکاوُنٛٹ اگر تُہۍ ایٚٹ اَےٚ ٹایم دِیِو پۅنٛسہٕ تیٚلہِ ہیٚکہِ گٔژھِتھ ہتھ یا زٕ ہتھ رۄپیہِ یہِ ڈِسکاوُنٛٹ اگر نہٕ ہُتھٕ پٲٹھۍ دِیِو پَتہٕ پرٛارنٲوِو أڑۍ کَسٹٕمَر چھِ آسان تِم تہِ یِم وَنان چھِ اَز دِمہو پَتہٕ چھِ نہٕ تِم بُتھ ہاونے پَتہٕ ما گَژھو گَرٕ خۄداے کٔرِنۍ رٔحم لَڑٲے کَرنہِ تہٕ تہِ ہَن پٮ۪وان کَرُن کِہیٖنٛۍ تہِ پَتہٕ چھِ أسۍ ترٛاوہو تۄہہِ گوٗگل پےٚ کَرو مگر کَران چھِ نہٕ تِم کِہیٖنٛۍ تہِ پَتہٕ ما ہیٚکو تِمَن فون کٔرِتھ ییٚتہِ چھُ آسان ہوٚتہِ آورٮ۪ر زیاد آسان ییٚتہِ کٲم تہٕ پَتہٕ چھُ نہٕ اَسہِ ٹایم یِوان فون کَرنَس تہِ کِہیٖنٛۍ نہٕ

یُس یہِ نَمبَر چھُنا یہِ ڈِزاین چھِ ییٚتی تۄہہِ ہیٚکو بہٕ ڈِزاین واٹس ایپَس پٮ۪ٹھ تہِ ترٛٲوِتھ تہٕ تُہۍ ہیٚکِو پانہٕ تہِ ڈِزاین چوٗز کٔرِتھ کُس کیٛاہ ڈِزاین چھُ تۄہہِ ہیٚکو بہٕ سُہ ترٛٲوِتھ وَاٹس ایپَس پٮ۪ٹھ تہٕ تُہۍ ہیٚکِو پانہ تہِ سُہ حظ چھُ ساڑ پانٛژ ہتھ گَژھان پَتہٕ گَژھٮ۪ن حظ رۄپیہِ دَہ گَژھنَس ڈِسکاوُنٛٹ بیٚیہِ کیٛاہ گَژھٮ۪س کِہیٖنٛۍ نہٕ

تُہۍ وُچھو گۄڈٕ وۅنۍ کِہیٖنٛۍ اگر پَتہٕ خراب چھُ گَژھان خۄدا کٔرِنۍ رٔحم أسۍ چھِ تتھ ایٚکسچینٛج دِوان اَسہِ چھُ تتھ یورے دِوان اَسہِ چھِ امیُک دُکان تہِ تہٕ اَسہِ چھُ امیُک دُکان تہِ باضٲبطہٕ ییٚمِس پَتہٕ خَراب چھُ گَژھان تٔمِس چھِ پتہٕ پنہٕ نُے دِوان بیٚیہِ سُہ یُس تہِ اصل پٲٹھۍ آسہِ تُہۍ ہیٚکِو وُچھِتھ گۄڈٕ اَکھ بہٕ کٮُ۪تھ کیٛاہ سُوہو پتہٕ تۄہہِ ہیٚکو بہٕ ییٚتھَن لٲگِتھ تہٕ تُہۍ ژانہو بہٕ یور تہِ تۄہہِ ہیٚکو بہٕ بُٹیٖکَس پٮ۪ٹھ ہٲوِتھ تہِ اگر خا کھۅتوٕ پَسَنٛد تہٕ گوٚو جان کھۅتوٕ نہٕ تہٕ یہِ چھَ نہٕ زور دستی چھَ نہٕ زبردستی چھَ نہٕ تہِ کیٚنٛہہ ٹایمِنٛگ چھِ نَو ٹو پاںٛژ ؤنِو حظ او کے او کے او کے أنِو أزی کیٚنٛہہ نہَ حظ چھُ پرواے تُلِو حظ بِہِو رۅبَس حَوال